سٲنۍ یہِ کٲشٕر زبان چھِ وارِیاہ میٖٹھ تہٕ مُدٕر أسۍ چھِ یتھ منٛز وارِیاہ لفظ اِستعمال کَران یِم أسۍ کٲشِر پٲٹھۍ اکھ أکِس وَنان چھِ یا مطلب گۄڈَے ییٚلہِ أسۍ کٲنٛسہِ کٲنٛسہِ وَنان یا وَنان چھِس اَسَلامُ علیکُم سُہ وَنہِ تورٕ واپس وَعلیکُم اسلام تٔمِس وَنو أسۍ ٹھیٖک چھُوا سُہ وَنہِ آ ٹھیک چھُس بیٚیہِ بیٚیہِ چھِ أسۍ تٔمِس گَرِچ حالات وَنان گَرِ چھُوا ٹھیٖک پانہٕ چھِوا ٹھیٖک یِم ٲسۍ مطلب ہر دۄہ کانٛہہ تہِ سمکھِ اَسہِ تٔمِس یِم لفظ چھِ وَنان تہٕ پتہٕ گوٚو باقٕے چیٖز اگر کانٛہہ اگر کانٛہہ مطلب بِہتھ آسو یا کیٚنٛہہ تٔمِس تہِ کَرو أسۍ گۄڈٕ سَلام تہٕ پتہٕ ییٚلہِ سُہ تورٕ واپس وَنہِ جواب پتہٕ أمِس گَرِ چھُوا ٹھیٖک پانہٕ چھُوا ٹھیٖک یا باقٕے چیٖز چھِ أسۍ پتہٕ وَنان تٔمِس یا وَنان چھِس گاش چھُے نا سُہ گوٚو گِنٛدنس منٛز بیٚیہِ چھِ وَنان ودوٕنیٛا یہِ چھُ ودوُن أمِس سۭتۍ مہٕ گِنٛدِو بیٚیہِ تہِ چھُ وارِیاہ چیٖز یِم أسۍ کٲشرِ زبانہِ منٛز یوٗ وَنان چھِ یِم اسناوان تہِ چھِ تہٕ کانٛہہ کٲنٛسہِ چھِ وَنان چھِ یہِ ودنس تہِ یِم کٲشِرۍ لفظ کھالان یِم چھِ أسۍ ہر دۄہ ہر کٲنٛسہِ تہِ سۭتۍ یِم کٲشِرۍ لفظ اِستعمال کَران سُہ گَرِکٮ۪ن سۭتۍ کَرو أسۍ کَتھ سُہ وۄپرن سۭتۍ کَرو أسۍ کَتھ سُہ رشتہٕ دارن سۭتۍ کَرو أسۍ کتھ سُہ باقین یِمن تہِ لوٗکن سۭتۍ أسۍ کَتھ چھِ کَران تِمن سۭتۍ چھِ أسۍ یِم لفظ استعمال کَران بیٚیہ اگر کانٛہہ وُ مطلب یُس نہٕ أسۍ زانان آسو کِہیٖنۍ تٔمِس چھِ أسۍ تہذیٖب سان کتھ کَران اَسَلام علیکُم سُہ وَنہِ تورٕ وعلیکُم اَسَلام وَنان ٹھیٖک چھُو اَصٕل پٲٹھۍ گَرِ چھُو ٹھیٖک پانہٕ چھُو حظ ٹھیٖک روزان کَتہِ چھُو یا باقٕے کیٚنٛہہ وَنان چھِس یا کانٛہہ کٲنٛسہِ چھِ وَنان اگر کانٛہہ دوٗرِم آسہِ تٔمِس وَنان یپٲری پٔکِو بِہِو حظ یپٲری یِم أسۍ دۄہَے مطلب پنٛنہِ زِ زِنٛدگی منٛز دۄہَے چھِ أسۍ یِم یوٗز یِم لفظ کَران اِستعمال چھِ یِم کَران یِم دۄہَے یِم لفظ یِم لفظ چھِ وارِیاہ سانہِ یِمن کٲشرٮ۪ن خٲطرٕ وارِیاہ ضُروٗری یِمن چھِ یِم وارِیاہ ضُروٗری تہِ یِمن چھِ یہِ ہیٚچھُن تہِ اگر نہٕ کانٛہہ کٲنٛسہِ تَگان چھِ تٔمِس چھِ کٲشُر ہیٚچھُن تہِ یا باقی یِم ملکٕکۍ چھِ یا کُنہِ نیٚبرِم علاقٕکۍ چھِ تٕم تہِ چھِ تھوڑا تھوڑا ییٚتہِ کٲشُر کَران تِم تہِ وَنان چھِ اگر تِم اوٚڑٕے اوٚڑٕے کٲشُر کَران تِم چھِ وَنان ٹھیٖک چھُو گَرِ چھُو ٹھیٖک اَمہِ آیہِ تھوڑا تھوڑا کٲشُر چھِ تِم کَران ہر دۄہ چھِ أسۍ مطلب کانٛہہ پنٛنٮ۪ن گَرکٮ۪ن سۭتۍ یا باقین سۭتۍ کٲنٛسہِ تہِ سۭتۍ چھِ أسۍ کٲشرِ زبٲنۍ منٛزٕے کتھ کَران کٲنٛسہِ تہِ سۭتۍ چھِ أسۍ کٲشرِ زبٲنۍ منٛز کتھ کَران با باقین یِم نیٚبرِم چھِ یا بدل کُنہِ جاے ہِنٛدۍ چھِ تِم چھِنہٕ یہِ کٲشٕر زبان سمجِتھ ہٮ۪کان کِہیٖنۍ یہِ کٲشٕر زبان چھِ وارِیاہ وارِیاہ میٖٹھ تہٕ مٔدٕر یتھ بوزنس چھِ وارِیاہ مزٕ تہٕ لگان بیٛاکھ چھِ یژھان اگر کانٛہہ کٲشُر پٲٹھۍ آسہِ کانٛہہ کتھ کَران یا بیٚکِس سۭتۍ اگر پتہٕ نیٚبرِ آسہِ کانٛہہ سُہ چھِ یَژھان یہِ کتھ بوزٕنۍ بہٕ بوزہا کٲشِرۍ پٲٹھۍ یِہنٛز یہِ کتھ